ہَے سَلام

اَہَن حظ جِناب فرمٲیِو تُہۍ کَم حظ چھِو ٹھیٖک ٹھیٖک تُہۍ ؤنِو فرمٲیِو جِناب اَچھا ٹھیٖک ٹھیٖک اَہَن حظ بَنان حظ ییٚتہِ آ ٹھیٖک اَچھا ٹھیٖک ٹھیٖک کٔژَن ترٛامٮ۪ن خٲطرٕ چھُو تۄہہِ اَچھا ٹھیٖک اَکھ چھُ اَہَن حظ یِم آسانٕے چھِ ڈِسپوزِبٕل آیٹَم سَلاد پَلیٹ چھِ آسان بیٚیہِ کیٛاہ چھِ اَتھ وَنان چَمچہٕ کٲنٛٹہٕ وغیرہ یِم آسان چھِ مطلب تِمے چھِ تھاؤنۍ نا پانَژن ترٛامٮ۪ن خٲطرٕ ما چھُو الگ ضروٗرت تَتھ چھِنا یِوان تھوڑا ڈِفرَنٛٹ نہَ تَمہِ خٲطرٕ چھِ تھوڑا یِوان سُہ چھِ ترٛامہٕ پَلیٹ یِوان تَمہِ خٲطرٕ پٔٹِکیوٗلَر مطلب سُہ روزِوٕ تۄہہِ رٮ۪نٛٹَس پٮ۪ٹھ سُہ چھُو نہٕ تُہۍ سُہ چھُو تۄہہِ واپَس پَتہٕ اَنُن ہُمہِ خٲطرٕ چھُ سُے سُے ڈِسپوزیبٕل یُس زَن پَتہٕ دٲرِتھ چھُ یِوان ژھُنٕنہٕ اَہَن حظ کٔژمہِ چھُو تۄہہِ ضروٗرت تہٕ تُہۍ یی زیٚو دُکانَس پٮ۪ٹھ بہٕ کیٛاہ چھِ اَتھ وَنان ییٚتی چھِنا أسۍ پُلوامی یَتھ کیٛاہ چھِ اَتھ وَنان یۄس یہِ چھِ حظ سٔرکیوٗرا روڈَس پٮ۪ٹھٕے چھِ اَسہِ یہِ دُکان تُہۍ یِیِو دُکانَس پٮ۪ٹھ تہٕ پَتہٕ کَرو ییٚتی أسۍ کیٛاہ مطلب کٔژ ترٛامہِ کیٛاہ کیٛاہ چھِ وَنان کوٗتاہ لگوٕ تۄہہِ ایٹم تہٕ تَمے حِساب کَرو بہٕ ریٹ تہِ تۄہہِ ییٚتی یہِ حظ سَمن تقریٖباً مےٚ باسان أکِس ترٛامہِ خٲطرٕ چھِ گژھان زٕ ڈاے ہَتھ رۄپیہِ مطلب ترٛےٚ ہَتھ رۄپیہِ تہٕ تَمے حِساب کٔرِو پَتہٕ تُہۍ ڈۄڈ ہَتس آ ییٚلہِ پَتہٕ تُہۍ یِیِو پَتہٕ وُچھِو کَمہِ حِساب آیٹَم نِیِو تُہۍ تِکیٛازِ اَتھ چھِ آسان واریاہ قٕسٕم تُہۍ سَستہٕ نِیوا میٖڈیَم نِوا ایٚکٕسپینسو نیٖوا شو تہِ چھِ ڈِپٮ۪نٛڈ میٹر کَران تَمے حِساب تُہۍ یِیِو پَتہٕ وُچھِو تُہۍ تہٕ تَمے حِساب کَرو أسۍ کیٛاہ چھِ اَتھ وَنان یہِ قۭمَتھ تہِ اَہَن حظ تُہۍ ییٖزیٚو پگاہ کیٛاہ چھِ اتھ وَنان سٔرکوٗلَر روڈسٕے پٮ۪ٹھ تہٕ أسۍ کَرو ییٚتی پَتہٕ ہیٚکِو پانَس سۭتۍ تہِ اگر گٲڑۍ آسوٕ یا آٹوٗہس منٛز وٲلِو پَتہٕ تہٕ نِیِو پَتہٕ پانسٕے سۭتۍ اَدٕ سا چلو چلو ٹھیٖک چھُ چلو اسلامُ علیکُم